ژور اَپریل ییٚمہِ ساتہٕ مےٚ بٔرتھ ڈے چھُ آسان پندہ اَگست اِنڈِپینڈنس ڈے شَتہٕ وُہ جینؤری رِپبلِک ڈے شُرہ سیٚپٹمبر ٹیٖچٲرٕس ڈے دہ جوٗن فادٲرٕس ڈے